پانٛژھ تٲریٖخ یِم مےٚ یاد چھِ تِمو مںٛز چھِ گۄڈنیُٚک اَکھ ژور زٕ ساس تہٕ شےٚ سَتھ سَداہ زٕ ساس تہٕ وُہ ژور شےٚ زٕ ساس تہٕ ترٛوُہ اَکھ پانٛژھ زٕ ساس تہٕ ژۄدہ